أسۍ ہسا چھے گندِمٕژ یژھ گیمہٕ اگر أسۍ کتھ کرُو کھوکھۄوٕچ یا بیڑ مینٹِنٕچ تِم گیمہٕ چھِ اسہِ گندِمژٕ باقٕے چھَنہٕ اَسہِ امہِ ورٲے خاص کانہہ گیما گندِمٕژ کہینۍ نہٕ زِ أسۍ ہیکٕہو تفصیٖل سان یہِ بیان کرِتھ کیازِ کہِ مےٚ چھِ زیادٕ یِمے زٕ گیٖمہٕ گندِمژٕ باقٕے چھس نہٕ بہٕ گندان کہینۍ نہٕ اسہِ چھُ گرَسٕے منٛز یم گیمہٕ گندان